ییٚمہِ ساتہٕ اَسہِ پنٕنہِ زِنٛدگی منٛز کھٮ۪ن چٮ۪ن آسہِ گۄڈٕنِکہٕ لَٹہِ بَناوُن یا تہِ چھُنہٕ سُہ سیٚود گژھان کِہیٖنٛۍ یا تہِ چھُ مصالَن منٛز کٔمی گَژھان نَتہٕ تہِ چھُنہٕ اَسان اَسہِ گ ہیٚچھمُت ویٚچھمُت کِہیٖنٛۍ تَوَے چھُنہٕ اَسہِ گۄڈنِچہِ لَٹہِ سیُن گژھان اَصٕل کِہیٖنٛۍ پَتہٕ یا تہِ چھِ أسۍ پنٕنہِ ماجہِ دپان مےٚ ہاو تہٕ یہِ سیُن کِتھٕ کٔنۍ تہِ رَنُن یاتہِ چھِ أسۍ یوٗ ٹیٛوٗبَس مَدَتھ ہٮ۪وان